گَیٚمہٕ ییٚلہِ أسۍ گِنٛدان چھِ اَکھ اِنسان چھِ روزان آوُر گَیمَن سۭتۍ سُہ چھُ روزان آوُر مطلب بِزِی سُہ چھُ روزان تیوٗتاہ آوُر کہِ تٔمِس چھُنہٕ یاد روزَن کینٛہہ مےٚ اوس کانٛہہ ٹؠنشَن مےٚ اوس کانٛہہ سِٹرَس تہٕ سُہ چھُ آسن تِمَن گَیمَن سۭتۍ مَس تِمَن گِنٛدان تِمَن گَیمَن سۭتۍ کہِ اگر مےٚ یہِ مےٚ چھِ زَینُن سُہ چھُ تھاوان تٔتھۍ پَیٹھ سورُے فوکَس دِھان تھاوان تٔتھۍ پؠٹھ کہِ مےٚ چھِ زَینُن گِنٛد تٔمِس چھِ باقٕے گژھَان سورُے مُشِتھ تہٕ گوٚو اَمہِ مطلب اکھ چھُ تٔمِس ٹؠنشَن کَران خَتم تہٕ بیٚیہِ چھُ سُہ گِنٛدان تٔمِس چھُ اَؠنٛجاے کران تٔمِس چھُ گژھان خۄش پنٛنؠن فٕرَیٛنڈَس سٕنٛدۍ گِنٛدُن تہٕ یُس أسۍ روٗلَر اَیٚرِیا منٛز یِم آسان چھِ یِم دوٗر دَراز یِمَن چھِ آسان یِم چھِ آسان ژٔٹِس شہرَن سۭتۍ کُنہِ یِمن چھِنہٕ آسان فیسَل یِمَن چھِنہٕ آسان کوٚمنِکیشَن زیادٕ باقین لٕکَن سۭتۍ کینٛہہ یِمَن چھِنہٕ آسان یِمن چھِ آسان ٹٕرَانَسفَر اَیٚوَیٚلَیبٕل زیادٕ کِینٛہہ یِم گژھان بیٚیہِ جایہِ یِم چھِ پانہٕ ؤنۍ گِنٛدان پانہٕ ؤنۍ چھِ گِنٛدَان یِمَن چھِ پانہٕ ؤنۍ پانَس منٛز سُہ پانہٕ ؤنۍ سُہ یَک جَہتِی گژھَان یوٗنِٹی چھِ یِمَن گژھَان تہٕ یِم چھِ پانہٕ ؤنۍ اَصٕل پٲٹھۍ گِنٛدان بیٚیہِ چھِ یِم اَٮ۪نٛجَاے یِم چھِ أکِس اکھ سُہ گِنٛدان یِم چھِ کھو کھو گِنٛدان کِرکَٹ گِنٛدان جوکٕس مارَن أکِس اکھ سۭتۍ تہِ چھِ یِمَن خۄشی مِلن تَمہِ سۭتۍ تہٕ بیٚیہِ چھِ یِمَن سٕٹرَس گژھان دوٗر تہٕ بیٚیہِ چھِنہٕ یِمَن یہِ باسان کہِ أسۍ چھِ دوٗر دَراز علاقَن پؠٹھ أسۍ چھِ روٗلَر اَیٚریَاہَن پؠٹھ یِم چھِ پان وٲنۍ اؠنجاے کَران سۄ سٲرٕے